اَسلامُ علیکُم آ کٔرِو حُکُم سَر اَچھا اَچھا اَچھا اَچھا تۄہہِ کیٛاہ کوٚروٕ پتہٕ تَمیُک کیٛاہ کوٚروٕ ناوَن ہُنٛد کیٛاہ کوٚروٕ تۄہہِ ہَے تُہۍ ؤنِو مےٚ یہِ وۅنۍ بَنہٕ نا اَتہِ کِنہٕ نہَ کَم سے کَم چھِ اَسہِ نو ترٛہ ضروٗرت آ ولٕرَس چھِ أسۍ نہَ اَسہِ چھِ وَلرَس نَژُن آ ؤنِو کیٛاہ چھُو وَنان اَچھا ہے یہِ گوٚو نا یہِ چھِ بِظٲتی یہِ چھِ پَتٕے آسان سُہ گوٚو ڈِلے پرٛوگرامٕے تَمےَ ہے کیٛاہ کَرَو اَسہِ اَسہِ چھِ اَسہِ اَسہِ لوٚگ نا پتہٕ لوٚگ نا اَسہِ تہِ دھونکہٕ ہے صحیح کَتھ ہے کامہِ حظ چھِ سارِنِیَن آسان آ آ آ اَسہِ گژھَن ترٛہ ناوٕ تَتھ کیٛاہ تَتھ کیٛاہ ایماوُنٛٹ گژھِ اَسہِ ہے ژٕ وَن حظ مےٚ ترٛہَن ژٕ وَن مےٚ ترٛہَن گولٲیی ژٕ وَن مےٚ ترٛہَن گولٲیی ہے نہَ مٔلۍ چھِنہٕ اَسہِ ہٮ۪نہِ اَسہِ چھِ مطلب اَکہِ دۄہ ضروٗرت مطلب تَمہِ دۄہ چھِ اَسہِ وَلرَس یہِ سٲر کَرُن تَمہِ دۄہ چھِ اَسہِ ضروٗرت

کوتاہ چھُو وَنان ڈۅڈ لَچھ ترٛہَن ناوَن دۄہَس ڈۅڈ لَچھ کہِ ٹھیٖک چھِ بہٕ کَرہو تۄہہِ کال مےٚ چھِ برٛونٛہہ کُن برٛونٛہہ کَتھ کَرٕنۍ بہٕ کَرہو تۄہہِ کال اَچھا یہِ ؤنِو تُہۍ مےٚ کَتھ اَکھ یہِ کوٚت چھُ اَسہِ واتُن تُہۍ تُہۍ واتٕنٲیِوا پانٕے یِم اور اَدٕ سا ٹھیٖک چھِ سَر بہٕ کَرہو تۄہہِ کال اَدٕ حظ سَر